اَوا بہٕ چھس یَژھان تِمَن یوٚہَے مشوَر دیٚن زِ اَگر تِم پَرنَس سۭتۍ سۭتۍ کینٛہہ کاروبار کَران یا کانٛہہ ہُنَر ہیٚچھان اَتھ منٛز چھُ تِمَن واریاہ زیادٕ فٲیِدٕ اَکھ کَرٮ۪کھ سُہ کاربار یُس زَن تِم ہیٚچھَن اَکھ کرٮ۪کھ سُہ پرنَس تہِ مَدد بیٚیہِ کَرَن گَرِکٮ۪ن تہِ سُہ مَدد اَمہِ سۭتۍ روزِ تِمَن ذیٚہَن تہِ آوُر تہٕ دُنہِکہِ پَریشٲنی سۭتۍ تہِ روزَن تِم واریاہ زیادٕ دوٗر تہٕ پانہٕ تہِ گُذارَن تِم اَکھ خۄشحال زِنٛدٕگی